ترٛےٚ نَو کُنوُہ شَتھ نَمَتھ ژور سَتھ زٕ ساس ترٛےٚ شےٚ شےٚ زٕ ساس سَتھ پٲنٛژھ نَو زٕ ساس نَو شےٚ زٕتووُہ زٕ ساس اَرداہ